سلام علیکُم اَہَن حظ ٹھیٖک تُہۍ چھُ حظ ٹھیٖک اَہَن حظ شُکُر خۄدایَس کُن مےٚ حظ کَرے اوتٕرٕ ٹیسٹہٕ تِلہٕ پٮ۪تِس حظ تٔمۍ دوٚپ اَتھ درٛایے سٮ۪کھ دوٚپُن ژےٚ چھِی لۅکچہٕ لۅکچہٕ کَنہِ اَتھ تٔمی کِنۍ حظ کَرے مےٚ فون اَہَن حظ سُہ تہِ حظ کوٚر اَلٹراساوُنٛڈ سُہ چھُ ہاوان ٲٹھ ایم ایم بیٚیِس منٛز چھِ ہاوان تِم لۅکچہِ لۅکچہِ نہَ حظ گَرِ حظ ٲس نہٕ کٲنٛسہِ تہٕ مگر ییٚمِس چھِ فادرَس چھِ تٔمِس چھِ یہِ بی پی ہاے گژھان اَہَن حظ نہَ حظ مےٚ نہَ حظ اوس نہٕ باسان مےٚ حظ گوٚو اَچانٛک گوٚو یہِ سَمجھٕے آو نہٕ بہٕ حظ گٔیَس مےٚ حظ کوٚرُن تھوڑا پین ہِش میادس تہٕ پَتہٕ حظ گٔیَس بہٕ یور ییٚتی حظ یہِ گٔیَس یہِ گانٛدَربَل ہاسپِٹَل اَکھ بہٕ حظ گٔیَس توٗرۍ تہٕ پَتہٕ دوٚپ تِمو دوٚپُکھ ژٕ کَر ریٖل اَکھ پَتہٕ حظ کٔر مےٚ ریٖل اَکھ تہٕ تِمو دوٚپ اَتھ چھِ سٔرجٔری کَرٕنۍ بہٕ حظ چھُس دَپان اگر تَمہِ وَرٲیی یہِ گَژھِ ہے سٔرجٔری وَرٲیی سٔرجٔری کَرٕہا نہٕ بہٕ کِہیٖنۍ ترٛیش حظ چٮ۪وان ترٛیش حظ چھُس بہٕ چٮ۪وان سَلات وَلات کھیٚوان اَہن حظ ترٛیش حظ چٮ۪وان بہٕ دۄہَس اَکھ زٕ لیٖٹَر مگر یِم چھِنہٕ حظ أمۍ ووٚن نہَ حظ ڈاکٹر صٲب یٔمۍ گانٛدَربَل دوٚپُکھ ژےٚ چھِ سٔرجٔری کَرٕنۍ اَتھ اَہَن حظ

اَہَن حظ یہِ چھِ حظ ضروٗری رِموٗو کَرُن بہٕ حظ اوسُس تی دپان اگر اَمہِ وَرٲیی یہِ گژھِ ہے سٔرجٔری وَرٲیی یہِ گژھِ ہے

اَہَن حظ مےٚ حظ چھِ ٹُونٹی سٮ۪وَن اَہَن حظ

کٔرِتھ حظ اَہَن حظ اَہن حظ اَہَن حظ چلو کیٚنٛہہ نہٕ حظ چھُنہٕ پر